سٲنِس کۄگٲمۍ ڈِسٹرکَس مَنٛز یِم پاٹی چھِ یِم چھِ مین سٹریٖم پاٹی یِم چھِ نیشنَل لیولہِ پیٹھ تہِ کٲم کَران یِمَن مَنٛز چھِ بی جے پی چھُ پی ڈی پی چھُ نیشنَل چھُ کانٛگریٚس چھُ تہٕ خاص کر کہِ سی پی آے ایٚم چھُ پَننِس ایریاہَس مَنٛز یِم بہٕ لیٖڈَر زانَکھ تِمَن مَنٛز چھُ یِوان محمد یوسُف تاریگامی یُس سی پی آے ایٚمُک لیٖڈَر چھُ تہٕ ایٚکس ایٚم ایٚل اے چھُ کۄلگام ڈِسٹرکُک بیٚیہِ چھُ نظیر احمد لاوے یُس پی ڈی پی یُک ممبر آف پارلِمنٹ اوس تہٕ مگر ریسنٹلی کوٚر تٔمۍ جوین بی جے پی اُہُنٛد ایٚجَنڈا چھُ سِمپل یِمن چھ لُکَن مَدَد کَرُن غریب لُکَن تام واتُن یا عام لُکھ یِم یِمَن بَناوان چھِ یِم یِمَن ووٹ چھِ تراوان تِمَن مَدَد کَرُن تِہٕنٛزٕ کامہِ پوٗرٕ کَرنہِ حالانکہِ ایٚز اےٚ سِٹیٖزَن پیٚیہِ نہٕ وٕنہِ مےٚ أہٕنٛز ضوٚرَتھ کینٛہہ مَگَر أندۍ پکۍ یُس تہِ اِنفراسٹرکچر چھُ میٲنِس گامَس مَنٛز بینٛک چھُ ہوسپِٹَل یا روڑ چھُ سُہ چھُ یِمو کَنسٹرکٹ کَرنومُت تہٕ تمہِ خٲطرٕ چھِ أسۍ أہٕنٛدۍ تھینٛکفُل